ژور جُلَے کُنوُہ شتھ ستنمتھ پانٛژھ اگستہٕ کُنوُہ شَتھ نمنمتھ ارداہ اگستہٕ زٕ ساس ترٛےٚ ترٛےٚ اکتوٗبر زٕ ساس شےٚ شےٚ نومبر زٕ ساس پانٛژھ زٕ اگست زٕ زٕ ساس شُراہ